یِم ییٚتہِ یِم سکول چھِ سٲنِس یَتھ ایریا ہَس مَنٛز یِم یِم تہِ سکول چھِ یِوان آ لوکَل سکولٕز تِمَن مَنٛز چھِ گۄڈٕنیٚتھ آسان کٔمی تیٖتاہ یِم تِمَن بَچَن چھِنہٕ آسان تیٖتاہ کَلاس روم چھِنہٕ آسان تِمَن کِہیٖنۍ یا تِم کَمرٕ یَتھ مَنٛز تِم بِہت ہیکہَن گۄڈٕنی چھِ آسان کَم کَم تِمَن کَمرٕ بیٚیہِ چھِ آسان تِمَن یُس تَلہٕ یِم بِہت چھِ آسان میٹِنگ یُس تَلہٕ چھِ آسان بہنَس خٲطرٕ تِمَن سۄ چھَنہٕ آسان تیٖژہ اصل چھَنہٕ آسان مضبوط چھَنہٕ آسان سۄ کِہیٖنۍ صاف چھَنہٕ آسان کِہیٖنۍ تِمَن چھِ ٲں تَتھ مَنٛز تِمَن چھِ آسان سۄ اَکھ اَکھ نَرَم ییمِچ یہِ چھِ آسان ترٲیِتھ ٹاٹھ تِمَن تَلہٕ تِمَن بَچَن یِم سکولَن مَنٛز چھِ گَژھان بیٚیہِ چھِ واریاہ یِمَن بیٚیہِ یِم چھِ پیٚوان وٕچھنہِ مُشکِلات یِمَن سکولَن مَنٛز یہِ چھُ أندۍ أندۍ چھُنہٕ آسان دیوار ویوارا تہِ دِتھ یِمَن سَکولَن مَنٛز چھُنہٕ آسان دیوار تہِ چھُنہٕ آسان کِہیٖنۍ دِتھ یِم سکول چھِ آسان یَلے کھُلہٕ چھِکھ آسان تھٲیمٕتۍ اَپٲرۍ اگر بَچہِ چھِ یِم سکول بَچہِ چھِ آسان پَتہٕ اَتَس گِندنہِ وِندِنہِ اَتَس نیران اَپٲر چھِ یِمَن کانٛہہ جانوَر چھُ تِیُتھ تہِ یِوان یُس یِم ہوٗن ووٗن سُہ چھُ یِمَن سۭتۍ چھیڑچھاڑ تہِ ہیٚکان کٔرِتھ تہِ کیازِ تمہِ موٗجوٗبَن یہِ یُس یِم سکول چھِ یِمَن گَژھَن یِمَن گَژھَن یِم دیوار تہِ گَژھَن یِمَن سکولَن دِنۍ یِم گَژھَن یہِ دیوار روستٕے گَژھَن نہٕ سکول تھاوٕنۍ کِہیٖنۍ اگر دیوارَس اَندر بَچہِ پَتہٕ سکولَس مَنٛز گِندَن تَمہِ سۭتۍ گَژھہِ نہٕ تِمَن کٕہنۍ مُشکِلات یا سڑکہِ پٮ۪ٹھ چھُ آسان کانٛہہ سکول تَتھ چھُنہٕ آسان تَتھ تہِ چھُنہٕ آسان دیوار دِتھ کِہیٖنۍ یُہاے بَچہِ ییٚلہِ گِندنہِ چھُ نیران أتھۍ سکولَس دوران ییٚلہِ یہِ گِندنہٕ چھُ نیران یہٕ چھُ گَژھان اَتٮ۪تھ چھِ آسان سَڑَک اَتٮ۪تھ چھِ آسان گاڑِ تہِ پَکان یُہاے لَکُٹ بَچہِ چھُ گَژھان اُکُن سَڑکہِ کُنَتھ تہِ کیازِ یہِ یہِ تَرِ اَتھ سَڑکہِ اَپور اورٕ چھِ آسان گٲڑۍ پَگان خۄدا نا خاستہٕ یِمَن چھُ اَتَس یمیُک اَتَتھ چھُ آسان ایٚکسِڑنٹ گَژھنُک چھُ آسان خطرٕ تہِ کیاہ اَمہِ خٲطرٕ چھُ ضروری یِمَن سکولَن گَژھہِ یُن دیوار دِنہٕ أندۍ أندۍ تاکہِ یِمَن بَچَن گَژھنہٕ بَچَن ییٚہِ نہٕ کٕہنۍ مُشکِلات ییہِ نہٕ یِمَن کِہیٖنۍ یِم گِندَن درۄکَن سکولَس مَنٛز اصل پٲٹھۍ بیٚیہِ پَرَن تہِ اصل پٲٹھۍ تمہِ بغٲرَن یِم بیٚیہِ گَژھہِ بَچَن ییہِ نہِ کِتاب دِنہِ اورٕ کِتابہٕ وَرٲے بیٚیہِ چھُ کیٚنٛہہ چھِ آسان غریب بَچہِ چھِ آسان یِم نہٕ پَنُن یہِ چھُ ہیٚکان فیٖس ادا کٔرِتھ کِہیٖنۍ فیٖس چھِنہٕ ہیٚکان تِم دِتھٕے ٲں تہٕ پَتہٕ چھِ تَتہِ تم موٗجوٗب چھُ تِمَن پیٚوان تِم چھِنہٕ ہیٚکان پٔرِتھ تہِ سکول گٔژِتھ کِہیٖنۍ تِیُتھ کیٚنہہ یہِ گَژھہِ کَرُن گورمیٚنَٹ ییٚمہِ ساتہٕ سُہ گورمِیٚنَٹ یِمَن یِمَن بَچَن غریب بَچَن ٲں مُفت تھایہِ پَرناوُن سکولَس مَنز یا یِمَن چھِنہٕ کُنہِ ساتہٕ کیٚنٛہہ فیٖس ویٖس سُہ چھُنہٕ آسان یِمَن کِہیٖنۍ گورمیٚنٹ پَزِ سۄ کٲم کَرٕنۍ بَچَن غریب بَچَن خاص کَر غریب بَچَن ہٕنٛز کَتھ کَرو أسۍ تِمَن دِن مُفت گَژھَن ہیکٕنۍ تِم پٔرِتھ بیٚیہِ گَژھہِ تِمَن تِمَن چھُنہٕ آسان کِتاب اَننَس سُم گُزارِ کِہیٖنۍ یا ٲں کاپی پٮ۪نسَل اَنَنس سُمَ سُہ گَژھہِ یِمَن غریب بَچَن یُن اورے دِنہٕ تاکہِ یِم غریب بَچہِ گَژھَن خۄش یِم تہِ ہیٚکَن پٔرِتھ یِم پَکَن برونٛہہ کُن یِم پَکَن پَننہِ زندگی مَنز برونٛہہ کُن یِم کَرَن کیٚنٛہہ اصل مُقام حٲصِل یِم گَژھَن پَننٮ۪ن زَنگَن پٮ۪ٹھ گَژھَن یِم کھڑا یِم یِم فیسَلٹی گَژھَن سکولَن مَنٛز یِنۍ فیسَلٹی بیٚیہِ گَژھَن یِمَن بَچَن پونسہٕ تراوٕنۍ ارو گورمیٚنٹ غریب بَچَن گَژھَن پونٛسہٕ دِنۍ یمہِ سۭتۍ یِم پَنٕنۍ یِم ہیٚکن پَنٕنۍ وَردی ہیکَن أنِتھ پَنٕنۍ کِتاب ہیٚکَن أنِتھ پَنُن کاپی پٮ۪نسَل ہیٚکَن أنِتھ بیٚیہِ ہیٚکَن یہِ تہِ کیازِ اَکھ غریب اَکھ مٔزور سُند بَچہِ ییٚمِس تُمَن چھُ آسان گۄڈٕنیٚتھ باقٕے عیالَس عیال چھُ آسان یِمَن واریاہ بوٚڑ ہورٕ چھُنہٕ ہیٚکان تِم تِمَن پرنٲیِتھ وَرنٲیِتھ کیٚنٛہہ اگر یِمَن سکولَن مَنٛز تِمَن اورے ییہِ فیسَلٹی ییہِ دِنہٕ ییمِس یِم غریب بَچہِ چھِ یہِ ہیٚکہا آرام سان یہِ غریب بَچہِ ہیٚکہِ آرام سان پٔرِتھ تہٕ اَمہِ سۭتۍ میلہِ أمِس اَکھ مدد میلٮ۪س پَتہٕ ہیٚکہِ یہِ پَننہِ لایفہِ زندگی مَنٛز ہیٚکہِ برونٛہہ کُن پٔکِتھ آ بیٚیہِ چھُ مےٚ یُہاے گزٲرِس زِ یِمَن سُکولَن دِیِو أندۍ أندۍ دیوار دِیو یِمَن بیٚیہِ أنیو یِمَن یِم اصل اصل گِندَن چیٖز أنیو یِمَن سکولَن مَنٛز بَچَن لَگہِ دِل اَتھ سکولَس مَنٛز یِم آسَن گِندان درۄکان آسَن یِم اَتھ سکولَس مَنٛز تِم گِندَن چیٖز أنیو یِمَن ییٚمہِ سۭتۍ تِم یِم اورٕ یِتھ کٔنۍ یِم باقٮ۪ن یِمَن پارکَن مَنٛز چھِ آسان جولہٕ ووُلہٕ تِماے تھٲیو یِمَن سکولَن مَنٛز تاکہِ بَچہِ گَژھَن خۄش دِلی سان یِن تِم سکول اَتہِ خۄش دِلی سان پَرن تم اَتہِ